آ مےٚ چھِ باسان کہِ بہٕ چھَس مِڈل جَنریشنہٕ ہُنٛد اَکھ حِصہٕ تِکیازِ بہٕ چھَس وٕنکیٚنَس وُہ ؤرِش نہ چھِ یہِ وٕنکٮٚنَس ٹیٖن ایجی تہٕ نہ چھِ یہِ وٕنکٮٚنَس اٮ۪ڈَلٹ ایجی تہٕ مےٚ چھُ باسان کہِ بہٕ چھَس ریسپانسِبلٹی تہِ نِباوان گَرِچ بہٕ چھَس کُنہِ ساتہٕ اگر مےٚ مےٚ وَنۍ کانٛہہ پَنٕنۍ فرینٛڈ یُس ٹیٖن ایجَر آسہِ وَنۍ مےٚ أسۍ کَرو کانٛہہ کٲم یُس ایز اے پاٹ آف چایلڈٕ یِم کَران چھِ یِم شُرۍ یِم حرکَت کَران چھِ بہٕ چھَس سُہ تہِ کَران تہٕ کُنہِ ساتہٕ اگر مےٚ کانٛہہ ایڈَلٹ وَنہِ کہِ کُنہِ چیٖزَس پٮ۪ٹھ پَنٕنۍ مَشوَرٕ دِیِو یا کُنہِ چیٖزَس پٮ۪ٹھ پَنُن خَیال ترٛٲیِو بہٕ چھس سُہ تہِ کَران بہٕ چھُس وَنان کہِ یُس اَکھ ٹیٖن ایج لایف چھُ سُہ تہِ چھِ اَکھ اَلگٕے دُنیا اکھ یُس پَتہٕ اکھ ایٮڈَلٹ ایج چھُ سُہ تہِ چھُ اکھ اَلگٕے دُنیا اکھ زٕ دُنیا یِم چھِ یِم چھِ پیٚوان اِنسانَس بیلنٕس کٔرِتھ پَکناوٕنۍ تِکیازِ خاص کر یُس وُہ ؤریچ کوٗر آسہِ تٔمِس پیٚوان واریاہ ری۪سپانسِبلٹی نِباوٕنۍ پٮ۪ٹھ یُس کُنی آسہِ گَرِ سُہ چھِ ہٮ۪کان تٔمِس چھُ پیٚوان پَنُن بَچپَن تہٕ اٮ۪نجاے کَرُن تٔمِس چھُ پیٚوان ری۪سپانسِبِلٹیٖز تہِ نِباوٕنۍ